ہیٚلو سلام علیکُم تُہۍ چھُوا حظ ٹھیٖک اَچھا تُہۍ ؤنۍتَو مےٚ بہٕ حظ چھُس بہٕ چھُس آصِف ٹوٗرِسٹ گایِڈ فرٛام سری نَگر چھُس بہٕ تہٕ تُہۍ ؤنۍتَو مےٚ کَسٹٕمر صٲب تۅہہِ کوٚت چھُو گٔژُھن سِری نَگرس منٛز آ تۅہہِ چھُو سِری نگر وِزِٹ کَرُن آ یہِ ؤنۍتَو مےٚ یہِ تۅہہِ چھُوٕ یوٗر آ سِرنگر چھُو تۅہہِ وِزِٹ کَرُن کَتھ تاریٖخس پٮ۪ٹھ چھُو تۅہہِ یور واتُن سِرۍ اَچھا ٹھیٖک یہِ ؤنۍتَو ٹھیٖک ٹھیٖک بہٕ کَرٕ پانَے تُہۍ مٔہ ہیٚیِو ٹٮ۪ن تۅہہِ کٔژَن دۄہَن پٮ۪ٹھ چھُو یور یُن یہِ بہٕ کَرٕ نا تَمی حِساب یہِ تُہۍ کٔژَن دۄہَن آ وُچھ حظ بہٕ حظ وَنے ژےٚ اَکھ کَتھ گۄڈٕنِکُے چیٖز سِری نٔگرس منٛز حظ چھِ واریاہ تِژھٕ مشہوٗر جایہِ اَگر ژےٚ بہٕ وَنے ناو کینٛژھا تۅہہِ آسوٕ نہٕ پےَ وُنہِ ٹُلِپ گارڈن حظ چھُ ییٚتہِ صحی صحی ٹوٗرِسٹہٕ یتھ منٛز حظ چھِ ٹُلِپ گارڈَن حظ چھِ زبردَس جاے حظ مَغل گارڑَن نِشاط گارڈَن چھِ شالہٕ مور چھِ پٔری محل حظ چھِ درگاہ شریٖف چھِ تتہِ چھِ اَصٕل جاے سُہ تہِ وُچھِنۍ لایِق چھِ بیٚیہِ چھِ واریاہ جایہِ یہِ ؤنۍ تَو تُہۍ مےٚ اَکھ چیٖز نہَ نہَ نہَ بہٕ چھُس بہٕ حظ چھُس صِرِف سِری نگرٕ خٲطرٕے یوٚت باقِین جایَن چھُس نہٕ بہٕ گایِڈ مےٚ چھُ صِرف رِلیٹِڈ ٹوٗ سری نگر یوٚت حظ چھُس بہٕ مطلب بہٕ چھُس نہَ باقین خٲطرٕ تہٕ بہٕ ہٮ۪کٕوو تۅہہِ سَتھ دۄہ پِھرنٲوِتھ سری نگرسٕے منٛز یعنی کہِ سری نگرس منٛز کر ناوٕ بہٕ تُہۍ اَصٕل پٲٹھۍ وِزِٹ گۄڈٕ ؤنۍتو مےٚ تُہۍ اَکھ چیٖز تۅہہِ کیٛاہ پیٚکیجا چھُ مطلب تُہۍ کوٗتاہ ہیٚکِو مےٚ پیٚے کٔرِتھ بہٕ چھُس یِتھٕ کٔنۍ ہٮ۪وان ڈۅڈ لچھ رۅپیہِ سَتَن دۄہَن ایٚز اَے ٹوٗرِسٹ گایِڈ آ ٹوٗرِسٹ گایِڈ چھُس بہٕ ہٮ۪وان سَتھ لچھ رۅپیہِ اَتھ بنان ڈۅڈ لچھ رۅپیہِ تُہۍ ؤنۍ تَو مےٚ تۅہہِ کیٛاہ پُلانا چھُو تُہۍ ہیٚکِوٕ اِیوٗتاہ ایٚفٲڑ کٔرِتھ کِنہٕ نہَ کَم گَژَھٮ۪س رۅپیہِ دَہ پنٛداہ ساس حظ گَژھَن اَکھ لچھ پٕنٛژٕہ ساس کم حظ گَژھوٕ نہٕ کِہیٖنٛۍ بیٚیہِ چھُو مےٚ اَکھ چیٖز کَرٕنۍ کٲم سُہ چُھ ضروٗری تٔمہِ وَرٲے نہَ حظ چَلی نہَ بہٕ ہاوہو نا تۅہہِ بہٕ حظ کرناوَو تُہۍ زَن آسِو تُہۍ مےٚ فیملی تٔمۍ حِساب ہاوٕناوہو تُہۍ بہٕ زبردَس جایہِ ہاوٕناوہو تۅہہِ بہٕ اَگر تُہۍ وُچھِو نا یہِ باقٕے باقٕے جایہِ چھِ تِم ہاوَہو تۅہہِ بہٕ آرام سان ڈل لیک تِم جایہِ کوٗتاہ حظ چھُو تُہۍ ونان آہَن حظ اَکھ ترٕٛہ تانۍ گوٚو فاینلٕۍ کَرہو تۅہہِ یہِ ؤنۍتَو تُہۍ مےٚ یہِ اَکھ چیٖز تۅہہِ چھُو ساریٚے وِزٕٹہٕ پُلیس کَرنہِ سِری نگرَس منٛز کِنہٕ کیٚنٛہہ کیٚنٛہہ ساریٚے جا اَچھا ٹھیٖک یور آ ڈل لیٚکَس ما چھُو بوٹ سوٲۍ تہِ ہیٚکِو تُہۍ شِکارا رایِڈ تہِ ہیٚکِو کَرِتھ تُہۍ آرام سان وۅنی سُہ چھُنہٕ مسلہٕ کِہیٖنٛۍ نہَ آہَن حظ آ یِم ہاوٕ بہٕ ساریٚے تۅہہِ جایہِ تُہۍ مٔہ ہیٚزیٚو نہَ ٹٮ۪نشَن اَدٕ حظ اَدٕ حظ